السلام علیکُم آ تُہۍ چھُو حظ ڈرے فروٹَس سۭتۍ ڈیٖل کران آ اسہِ حظ اوس تھوڑا فَنکشَن اوس اسہِ لۄکُٹ مۄکُٹ تہٕ مےٚ ؤنۍ تَو تُہۍ تۄہہِ نِش آسنہٕ حظ بادام کاجوٗ کِشمِش ایٚویلِبل أسۍ حظ چھِ بسان سری نگرس منٛز

مےٚ ٲسۍ کَشمیٖری بادام بکار والنٹ آسنا ڈوٗنۍ آسنا قۭمتھ قۭمتھ کیٛاہ حظ گَژھان اتھ قۭمتھ قۭمتھ کیاہ گَژھان قۭمتھ کیاہ حظ گَژھان اتھ بادامَن مےٚ حظ گَژھِ اصل اے کالٹی حظ کٔشمیٖری اہَن حظ بُردِل بادم حظ بُردِل بادم نَہ حظ مےٚ ٲسۍ کِلوٗ جوراہ نیِنۍ کِلوٗ جوراہ کِلوٗ جورا حظ زٕ کِلوٗ مےٚ ؤنۍ تَو یہِ تُہۍ چھُوٕ تُہۍ چھُوٕ ڈِلوٕری کران اگر مطلب ایٚڈرَسس پیٚٹھ یہِ تتھ کھسان کیٚنہہ ایٚکٕسٹرا پوٛنسہٕ تتھ چھا ایٚکٕسٹرا پونسہٕ کھسان ٹھیک بیٚیہِ ؤنۍ تَو تُہۍ بیٚیہِ ؤنۍ تَو تُہۍ مےٚ کۄنٛگ چھُو تُہۍ کٕنان کۄنٛگ حظ کۄنٛگ اگر سُہ تہِ آسہِ ٹھیک تہٕ مےٚ ؤنۍ تَو تُہۍ یہِ کیاہ چھِ یَتھ دَپان کِشمِش تہِ آسِیا ایٚویلِبل

ٹھیک ٹھیک کھزٕرَن منٛز کانٛہہ کھزٕرَن منٛز کیٛاہ چھِ ایٚویلِبل اجوا اجوا کٕہۍ چھِ گَژھان ٹھیک ٹھیک بیٚیہِ ؤنۍ تَو مےٚ تُہۍ کَلمی تہِ چھُو تُہۍ کٕنان کَلمی حظ کَلمی کھزٕر ٹھیک تتھ کیاہ گَژھان ریٹ مےٚ حظ اوس سُہ کَمٕے بَکار چلو چلو تیٚلہِ بہٕ کر تُہۍ سۭتۍ کَنٹیکٹ چلو شُکریہ چلو